ہاں کیٚنہہ بَچن گژھن پرناونَس سۭتۍ سۭتۍ یِم چیٖز تہِ ہیٚچھناوٕنۍ ضٔروٗری کیازکہِ أکِس اِنسان سٕنٛدِ خٲطرٕ چھےٚ نہٕ مطلب یِہوے ایٚجُکیشنٕے یٲژَن اِمپاٹَنٛٹ کِہیٖنۍ تہِ نہٕ تمہِ سٕنٛدِ خٲطرٕ چھِ باقٕے چیٖز تہِ یہِ اِمپاٹَنٛٹ یہِ گژھان تٔمِس ہیٚچھناوٕنۍ پٕلَمبِنٛگ سِٹیٖچِنٛگ یِم چیٖز چھِ ساروی کھۄتہٕ زیادٕ ضٔروٗری اِنسان سٕنٛدِ خٲطرٕ صِرف پَرنُک یوتَن اِنسان سٕنٛدِ خٲطرٕ گَژھِ نہٕ صرف یُہے مَقصد آسُن کہِ بہٕ پَر بہٕ بَنہٕ بوٚڑ بارٕ آفسر بَس یِتُے یوتَن باقٕے چیٖز تہِ گَژھَان آسٕنۍ اَسہِ چھُ پیٚوان ساروی کھۄتہٕ زیادٕ ضٔروٗرَتھ یِمن چیٖزَن ہُنٛد گَرَس منٛز سِٹیٖچ ہِنٛز پٕلَمبِنٛگ ہنٛز تہٕ یِم چیٖز چھِ اِنسان خٲطرٕ واریاہ زیادٕ ضٔروٗری یِم تہِ گژھان ہیٚچھناوٕنۍ